سِٹرٛیٖٹ فوٹوگرافی منٛز واریاہ زیادٕ چَلینج یِوان أکِس فوٹوگرافرَس مےٚ تہِ چھِ ٲمٕتۍ سِٹریٖٹ فوٹوگرافی مےٚ چھُ تُلمُت اَکہِ لَٹہِ فوٹوٗ أکِس تیٖر رچھن وٲلِس سُہ اوس تیٖر رَچھان تہٕ مےٚ تُلۍ تٔمِس فوٹوٗ تُہنٛدیو گَرِکیو وُچھ دوٚپُکھ یہِ کَر ڈِلیٖٹ پَتہٕ سۄ پرٛابلِم فیس کَرنہٕ خٲطرٕ کوٚر مےٚ سُہ فوٹو ڈِلیٖٹ دوٚپمکھ مےٚ ہیٚژیو اَمِچ اِزازت تہٕ اَوَے تُل مےٚ فوٹو مگر پَتہٕ پیوٚو مےٚ تَمہِ پَتہٕ سُہ ڈِلیٖٹ کَرُن تہٕ معاملہٕ گوٚو کٕلیر